شےٚ شےٚ زٕ ساس ٲٹھ نَو زٕ ساس ترٛےٚ کَہہ ترٛےٚ زٕ ساس ژۄداہ ترٛوٚوُہ شےٚ زٕ ساس اَکہٕ وُہ